ہیٚلو اسلامُ علیکُم تُہۍ چھُوا تَس تسلیما جی پُلوامہِ پٮ۪ٹھ آ بہٕ چھَس عابِداہ پُلوامہِ پٮ۪ٹھ مےٚ حظ ٲسۍ یہِ تِلہٕ لاگناوُن فٮ۪رنَن فٮ۪رنَن دۄن ترٛٮ۪ن حظ اوس مےٚ تِلہٕ لاگناوُن پَشمیٖنُک حظ چھِ فٮ۪رن بیٚیہِ چھُ ووٗلُک تہٕ بیٛاکھ تہِ چھُ سُہ ڈِگجام یِم ڈِگجامَس پٮ۪ٹھ حظ سُہ چھُ آسان پوٚٹِس ٹایپَس پٮ۪ٹھٕے اَہَن حظ آ مےٚ مےٚ ؤنۍتَو حظ تُہۍ یہِ کوٗتاہ چھِ گژھان مطلب اَکھ تولہٕ اَسہِ حظ چھُ لاگُن اَتھٕ تِلہٕ کٲشُر حظ کٲشُر تِلہٕ چھُ لَاگُن اَہَن حظ کٲشُر اَہَن حظ اَچھا اَچھا ٹھیٖک حظ چھُ کٔژ دۄہ لَگن مےٚ حظ دوٚپ اگر جلدی پَہمَتھ گژھِ ہا اَسہِ اوس خانٛدر تَمہِ موٗجوٗب اگر رٮ۪تھ کھنٛڈ اَچھا اَچھا ٹھیٖک اَچھا ٹھیٖک تی اوس وُچھُن اَسہِ اَکھ تۄلہٕ کۭتِس چھُ کوٗتاہ أکِس تولَس کیٛاہ چھِ ریٹ اَچھا فٮ۪رنَس أکِس فٮ۪رنَس چھِ ترٛٮ۪ن تولَن تانۍ گژھان نہَ حظ اَسہِ چھِ ترٛےٚ تولہٕ علاوٕے لاگٕنۍ أکِس فٮ۪رنَس چھِ أکِس فٮ۪رنَس چھِ اَسہِ ترٛےٚ تولہٕ علاوٕے لاگٕنۍ تہٕ باقٕے یِم زٕ فٮ۪رن چھِ تِمَن چھِ ترٛےٚ ترٛےٚ تولہٕ لاگٕنۍ اَچھا ٹھیٖک بہٕ سوزہو تۄہہِ پَن مطلب بہٕ سوزہو تۄہہِ فٮ۪رنَن ہُنٛد کَلَر اَچھا اَچھا اَہَن حظ آ تُہۍ سوٗزِو مےٚ ڈِزایِن بہٕ کَرہو تۄہہِ اَچھا ٹھیٖک آ بہٕ سوزہو تیٚلہِ یورے تۄہہِ ڈِزایِن تُہۍ کٔرۍزیٚو پَتہٕ مطلب یہِ بہٕ ترٛاوہو تۄہہِ یورے مطلب مےٚ کُس چھُ پَسنٛد تہٕ یِہَے کیٛاہ چھُ ونان تُہۍ مطلب بَنٲوزیٚو پَتہٕ تِتھی تِمَن یِم یہِ دامنَس بیترِ نالَس بیترِ اَصٕل پٲٹھۍ لاگُن مطلب کہِ بَنان مطلب یہِ اَکھ تولہٕ کۭتِس چھُ گژھان ژۅن ساسَن شین ساسَن گژھِ أکِس فٮ۪رنَس دۄن ساس اَہَن حظ آ اَہَن حظ آ مطلب یہِ رٮ۪تھ کھنٛڈ لَگِکھا چلو چلو اَچھا ٹھیٖک چھُ ٹھیٖک چھُ کیٚنٛہہ نہَ حظ چھُنہٕ پَرواے اَسلامُ علیکُم اَسلام علیکُم